یُس یہِ کٲشِر زبان چھِ یہِ چھِ یوان خٲلی کَشمیٖرسٕے منٛز یٲژَن وَننٛہٕ کَشمیٖر ورٲے چھَنہٕ یہٕ زبان یِوان کُنی جایہِ وَن بولنہٕ اگر أسۍ اردوٕچ کَتھ نِمو اُردو چھِ یِوان کُنہِ تہِ جایہِ وَننٛہٕ مطلب کُنہِ تہِ جایہِ چھِ یِوان اُردو بولنہٕ اِنٛگلِش چھِ یِوان اَز دُنیاہَس منٛز پرٛٮ۪تھ کُنہِ جایہِ بولنہٕ اَگر کَشمیٖرٕچ کَتھ کَرو کَشمیٖرُک کَشمیٖرٕکۍ ہٮ۪کَن یہِ کَتھ کٔرِتھ خٲلی کٔشیٖر ہنٛدِس سۭتۍ اَگر کَشمیٖرُک کَرِ کٲشِر یوٗپیٖکِس سۭتۍ یُس اُتر پردیشُک روزن وول آسہِ تٔمِس یی نہٕ سَمجے وۄنۍ اَگر کَشمیٖرُک کَرِ تٔمِس سۭتۍ اِنٛگلِش سُہ ہٮ۪کہِ سُہ سَمجِتھ تِکیٛازِ ہُمِس تہِ آسہِ کَم کینٛژاہ تَگان تہٕ ییمِس تہٕ آسہِ کَم کینٛژاہ تَگان مَگر یُس یہِ کَشمیٖری چھِ یہِ چھِ خٲلی پنٛنِس کٔشیٖر پنٛنس سِٹیٹ تامَتھ مَحدوٗد باقٕیو چھَنہٕ وٕنہِ یہِ زبان ہیٚچھمٕژ کینٛہہ اَگر باقٕے تہٕ ہیٚچھن تیٚلہِ بَنہِ واریاہ زیادٕ کوٚمنِکیٹِو مطلب واریاہ یہِ تہِ کَرن یِہٕے پرٛٮ۪فَر